اَسَلامُ علیکُم یُس مےٚ سٮ۪کَنٛڈ پرٛوڈَکٹ اوٚن تہٕ تِتھَے پٲٹھۍ کٔر مےٚ گۄڈٕ اَتھ آرڈَر کَرنہٕ برونٹھ رِوِوٕز چیک تہٕ مےٚ وٕچھ بہٕ وٕچھ اَتھ کَم رِوِوٕز چھِ کیٛاہ یہِ چھا اِفٮ۪کٹِو کِنہٕ نہ تَمہِ پَتہٕ کٔر مےٚ کٲم آرڈَر کٔرتھٕے ییٚمہِ ساتہٕ مےٚ سُہ اٮ۪پلاے کوٚر اٮ۪پلاے کٔرتھٕے کوٚر مےٚ گۄڈٕ پیچ ٹٮ۪سٹ پیچ ٹٮ۪سٹَس پٮ۪ٹھ درٛاو بِلکُل ٹھیٖک ٹھاکھ مگر ییٚمہِ ساتہٕ مےٚ سُہ پَنٛنِس فیسَس پٮ۪ٹھ اٮ۪پلاے کوٚر بٕتھِس پٮ۪ٹھ اٮ۪پلاے کوٚر مےٚ آیہِ تھوڑا بٔرنِنٛگ سٮ۪نسیشَن تہٕ مےٚ دوٚپ نہ مے بی مےٚ کوٚر فٔسٹ ٹایم پرٛوڈَکٹ اٮ۪پلاے مے بی گَژھان آسہِ کیٚنٛہہ کیٚمِکَل رِیَکشَنٕز تہٕ مگر یُتھُے مےٚ اَکھ سٮ۪کَنٛڈٕس پانٛژھ دَہ گٔے علاوٕ تہٕ مےٚ باسیٚو کہِ مےٚ ہوٚتَن واریاہ زیادٕ اِچِنٛگ گژھٕنۍ تہٕ جلدی گٔیَس بہٕ واشروٗم تہٕ مےٚ کوٚر یہِ رِنٕس آف مےٚ چھوٚل بُتھ تہٕ اَتہِ وٕچھ مےٚ پَنٛنِس سِکنَس واریاہ ریشِز گٔمٕتۍ اٮ۪کنی درٛاے سٕمال بَمپٕس رٮ۪ڈنٮ۪س گٔے تہٕ واریاہ خراب ایکٕسپیٖریَنٕس روٗد مےٚ دٔیمہِ سٮ۪کَنٛڈ پرٛوڈَکٹَس نِش تہٕ پَننہِ طرفہٕ چھِ مےٚ یہی کہِ نہ مےٚ باسان مےٚ گٔے أکِس اِرِٹیشَن مے بی سِکِن ڈِفرَنس ما آسہِ تہٕ واریاہ نیگیٹِو اٮ۪کٕسپیٖریَنس روٗد مےٚ یُس مےٚ سیکَنٛڈ پرٛوڈَکٹ اوس